ہیٚلو اَسَلامُ علیکُم وَعلیکُم سَلام ؤنِو حظ حضرات آ ڈاکٹر شبیٖر چھِ أسۍ ؤنِو حظ کیٛاہ دٔلیٖل چھِ اَچھا ٹھیٖک پَس ہیٛوٗ نیران اَچھا یہِ ؤنۍتو مےٚ تُہۍ یہِ کوٗتاہ ٹایم گوٚو تۅہہِ اَتھ اَچھا ٹھیٖک ٹھیٖک زٕ ترٛےٚ رٮ۪تھ کِہیٖنٛۍ اَچھا یہِ کان تۄہہِ کنسلٹہٕ آسٮ۪و تُہۍ کٔرۍمِتۍ وارِیاہ ڈاکٹر مےٚ باسان تۄہہِ چھُو کَرُن تۄہہِ چھُو بیٹا کَرٕنۍ کٲم تۄہہِ چھُو سٲنِس کِلنِکس پٮ۪ٹھ یُن أسۍ چھِ کِلنِک سون چھُ مین گانٛدربلس منٛز آ تُہۍ تُہۍ اگر نہَ نہَ اَسہِ چھِ تُہۍ چھِ کَرٕنۍ کٲم أسۍ چھِ روزان اَسہِ چھُ آسان اَتہِ اکھ سنٛڈے دۄہ بیٚیہِ چھِ آسان فرٛایڈے دۄہ سنٛڈے چھِ أسۍ فُل دۄہ دِوان تہٕ فرٛایڈے چھِ أسۍ تہِ دِوان صُبح شام آ دَوا تُہۍ کٔرِو کٲم تُہۍ کٔرِو کٲم فِلحال اگر تُہۍ زیادٕ چھَو نا دَگ باسان فِلحال کھیٚیِو تُہۍ پین کِلر اکھ تہٕ بیٚیہِ کٔرِو تُہۍ کٲم ایکٕسرے ویکٕسرے اگر تُہۍ چھُو نا اتھ کٔرۍمٕتۍ تِم تھٲوزِہوس سٲری تُہۍ سۭتۍ تہٕ بیٚیہِ کٔرِو تُہۍ فِلحال سینسوڈایِن پیپسو یہِ چھِ کیٛاہ چھِ اَتھ وَنان سینسوڈایِن چھُ یِوان اکھ ٹیٛوٗب تَمہِ سۭتۍ کٔرِو تُہۍ برش فِلحال یوٚتانۍ تُہۍ تھۄڑا رِلیکٕس رِلیکٕس گٔژھِو تُہۍ فِلحال أکِس دۄن دۄہن تانۍ وُچھ سا تُہۍ کٔرِو نا ییٚمہِ ساتہٕ تُہۍ یور کٔرِو بہٕ دِمہٕ اَتھ نظر تہٕ اِنشااللہ خۄدایہِ سٕنٛدِ مدتہٕ سۭتۍ روزِ نہٕ اَتھ کِہیٖنٛۍ اگر مےٚ باسٮ۪و یہِ چھُ بچاوُن لایق تہٕ بچاون تہٕ اگر نہٕ تیٚلہِ چھَنہٕ مےٚ یہِ وُچھُن کِہیٖنٛۍ کیٛازِ کہِ اکھ چیٖز وَنہو بہٕ بہٕ کَرٕ حتمی کوٗشِش یہِ بچاونٕچ تہٕ بیٚیہِ تہِ مہٕ ہیٚیِو تُہۍ سُہ پروایہِ کِہیٖنٛۍ تہٕ آ باقٕے وُچھٕ بہٕ ییٚتی اتھ یِتھٕ کٔنۍ ہٮ۪کہٕ نہٕ بہٕ ؤنِتھ کِہیٖنٛۍ آ تُہۍ ییٚلہِ یور کٔرِو نا وِزِٹ تہٕ مےٚ تَرِ ییٚتی کنفٲرٕم گَژھِ مےٚ سورُے اَتھ کیٛاہ دٔلیٖل چھِ تہٕ یِمے چیٖز کٔرِو تُہۍ فِلحال اکھ کٔرِو تُہۍ اَتھ تھٲوِو تُہۍ تھوڑا یہِ تھٲوِو تُہۍ صاف صفایی تھٲوِو اَتھ تھٲوِو صفٲیی تُہۍ فِلحال بیٚیہِ کھیٚیِو تُہۍ تھوڑا پین کِلر وین کِلر بیٚیہِ کھیٚیِو تھوڑا اِنفیکشنُک اَکِس دۅن دۄہن تانۍ تہٕ تُہۍ پتہٕ یِیو اَکہِ دۄیہِ دۅہۍ کٔرِو أسۍ چھِ یُس یہِ ہاسپِٹل چھُ نا اَتہِ مین گانٛدربل أتی نٔزدیٖک چھُ اَسہِ سون کِلنِک شبیٖر کِلنِک چھِ اَتھ وَنان تُہۍ یِیِو یور تہٕ سُہ چھُنہٕ اتہِ ہیٚکِو تُہۍ کانٛہہ تہِ ؤنِتھ میٛون یہِ مطلب سُہ ہیٚکِو تُہۍ میٛٲنِس یَتھ پٮ۪ٹھ سوٗزِتھ آ تُہۍ وٲتِو تہٕ باقٕے چھَنہٕ کیٚنٛہہ وُچھو پتہٕ ییٚتی تہٕ کیٛاہ آسہِ تہٕ بَس یِتُے یوت فِلحال تھٲوِو تُہۍ اَتھ صفٲیی وَفٲیی تھوڑا تھٲوِو تہٕ چَلو ٹھیٖک چھُ